نمبرَن ہٕنٛز کَتھ کَرو أسۍ اَکھ ہَتھ اَکوُہ زٕ لَچھ ترٛےٚ ساس ترٛےٚ لَچھ تٕرٛہ ساس پانٛژھ لَچھ پنٛژاہ ساس سَتھ لَچھ نَمَتھ ساس